یِم ہوم ریٚمِڈیٖز أسۍ ییٚتہِ استعمال چھِ کَران لایِک پوٚٹیٚٹوز چھِ أسۍ یوٗز کَران اولو چھِ أسۍ یوٗز کَران ویٚٹھنہٕ خٲطرٕ یا پینَٹ بَٹَر چھِ یا چھِ أسۍ آلمَنڈٕز چھِ أسۍ کھیٚوان بادام چھِ أسۍ کھیٚوان یا چھِ أسۍ کھیٚوان دۄد أسۍ کھیٚوان یا کھَنٛڈ چھِ أسۍ کھیٚوان واریاہ واریاہ چیٖز چھِ یِم أسۍ کھیٚوان چھِ یا أسۍ چھِ تھٔنۍ کھیٚوان